ییٚلہِ زَن اَسہِ پَتہ چھےٚ کہ یوٚس یہِ کَشمیٖری لَنٛگویج چھےٚ یہِ چھےٚ مطلب اِنڈیاہَس منٛز چھِ مطلب باقٕے یِم لنٛگویجِز آسان چھِ یہِ چھِ ٹوٹَل ڈِفرَنٹ باقٕیَن لنٛگویجو نِش تہٕ یہِ چھِ مطلب اَکھ سٕپیسفِک اَکھ لنٛگویج اَکھ ریٖجنَل لنٛگویج یَتھ أسۍ وَنو أسۍ یُس کَشمیٖرَس منٛز اِنڈییٖکِس سٹیٹَس منٛز یعنی کہِ یۄس حظ مطلب سٹیٹ یوٗنِٹِڈ یوٗنِیَن ٹیرِٹٔری چھِ جموں کَشمیٖر تہٕ تَتھ منٛز چھِ یہِ بولنہٕ یِوان وَننہٕ یِوان تہٕ یہِ لینٛگویج کِتھ پٲٹھۍ ہٮ۪کو أسۍ مطلب زیادٕ زیادٕ پرٛموٹ کٔرِتھ تہٕ اَمِچ یہِ ہٮ۪کون أسۍ پرٛموٹ کٔرِتھ تہٕ اَمِچ مطلب یِم سُہ اِنَسٹِٹیوٗشَنٕز چھِ سکوٗل وغیرہ چھُ تہٕ یِمَن منٛز چھِ مطلب اَمِچ نالیج اَمِچ نالیج پرٛووایڈ کَرٕنۍ بَچَن بَچَن ییٖژاہ ییٖژاہ زیادٕ اَسہِ کَشمیٖر لینٛگویج پَرناووکھ تیٖژاہ مطلب کَشمیٖری گرٛیمَر یِم ہیٚچھناووکھ تیٖژاہ ہیٚکہِ برونٛہہ کُن برونٛہہ کُن تہِ پرٛموٹ تہِ گٔژھِتھ یا سِٹاٹ چھِ گژھان مطلب أکۍ سُنٛد بَچہِ سٕنٛز یۄس یہِ لنٛگویج چھِ یہِ چھِ سٹاٹ گژھان ییٚلہِ اکھ بَچہِ کُنہِ مطلب فیملی منٛز زٮ۪وان چھُ تہٕ أمۍ سٕنٛز یُس لنٛگویج چھِ یہِ چھِ سٹاٹ گژھان اَمہِ سٕنٛز فیملی پٮ۪ٹھٕ گوٚو یِم یَتھ لینٛگویج منٛز أمۍ سٕنٛدۍ یِم پیرَنٛٹٕس أمۍ سٕنٛدۍ یِم رِلیٹِوٕز وغیرہ یِم أمِس یَتھ لینٛگویجہِ منٛز کَتھٕے کَران یہِ چھِ أتھۍ یِہوٚے لنٛگویج چھِ پانَس منٛز رَٹان تہِ کیچ اَپ کَران تہٕ اگر أمِس مطلب گَرِکۍ بدل کُنہِ لنٛگویج منٛز فار ایٚگزامپٕل کَرِ اِنٛگلِش یا اردوٗ لینٛگویج منٛز أمس سۭتۍ مطلب کوٚمنِکیٹ کَرنٕچ کوٗشِش آسان کَران اَمہِ سۭتۍ کَتھ کَرٕنٕچ کوٗشِش آسان کَران گوٚو یہِ بَچہِ چھُ یہِ رَٹہِ اِنٛگلِش تہٕ یہِ کَرِ برونٛہہ کُن اِنٛگلِش تہٕ یہِ اِنٛگلہِ پرٛموٹ کَرنہٕ خٲطرٕ چھِ کَرٕنۍ کٲم یِم ہَسا پیرٮ۪نٛٹٕس آسان چھِ تہٕ یِم کَران کٲم یِم یُس یِمَن بَچہِ اَتہِ اَتھ فیملی منٛز زٮ۪وان چھِ یِمَن چھِ أمِس مطلب یوٗت بہٕ تیوٗت یِمَن چھِ أمِس رِیٖجنَل لنٛگویج یعنی کہِ یِمَن منٛز مَدَر ٹَنٛگ چھِ کَشمیٖری لنٛگویج گوٚو اَتھ کَشمیٖر لنٛگویج چھِ یِمَن مَنٛز أمِس بَچَس سۭتۍ کَتھ کَتھ کہ کَرٕنۍ تہٕ تہٕ فیوٗچرس منٛز پَتہٕ گژھِ کٲم یُس یہِ چھِ بَچہِ یہِ تہِ ہیٚکہِ پَتہٕ پَنٕنۍ مطلب یہِ کانٛہہ تہِ کَتھ ہیٚکہِ کٔرِتھ تہٕ یہِ مطلب پنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ پنٛنہِ رِلیٹِوٕز فرٛنٛڈٕز وغیرہ زَن سۭتۍ ییٚمہِ ساتہٕ أمِس یہِ کَتھ آسہِ کَران یہِ ہیٚکہِ مطلب اَتھ کَشمیٖری لنٛگویج مَنٛز کَتھ کٔرِتھ تہٕ فیوٗچرَس خٲطرٕ چھِ یِہوٚے سوال کہِ یہِ ہٮ۪کون أسۍ مطلب پرٛوٹیٚکٹ کٔرِتھ یہِ پِرٛزٲرٕو کٔرِتھ مطلب زیادٕ زیادٕ زیادٕ زیادٕ مطلب نالیج چھےٚ کَشمیٖری لینٛگویج چھِ زیادٕ زیادٕ نالیج پرٛووایِڈ کَرٕنۍ لُکَن تامَتھ واتناوٕنۍ بَچہِ ہیٚچھناوٕنۍ اِنَسٹیوشنَن اَنٛدَر یعنی کہِ سکوٗلَن اَنٛدَر چھِ یِمَن کَشمیٖر لینٛگویجٕکۍ یِمَن چھِ لیٚکچٲرٕس پرٛووایِڈ کَرٕنۍ بَچَن یا آزکَل چھِ اٮ۪ویلیبٕل گوٗگٕل وَٹسَپ گوٗگٕل یوٗٹوٗبَس پٮ۪ٹھ تہِ چھِ ایویلیبٕل آز آسان مطلب یِم ہٮ۪کَن تَمہِ پٮ۪ٹھ تہِ ہٮ۪کَن یِم کَشمیٖری لینگویج ہٮ۪کَن یِم ہیٚچھِتھ تہٕ یہِ ہیٚکہِ پَتہٕ اَمہِ سۭتۍ تہِ پِرٛزٲرٕو کٔرِتھ تہٕ اَکھ گژھِ اَمہِ سۭتۍ پرٛموٹ اَکھ مۄک مۄکلہِ روزِ جَنریٹ چھُ جَنریشَن ہیٚکہِ لنٛگویج تہِ پرٛموٹ گٔژھِتھ برٛونٛہہ کُن برٛونٛہہ کُن پٔرِتھ پٔکِتھ تہٕ بیٚیہِ ہیٚکہِ یہِ پِرٛزٲرٕو تہِ گٔژھِتھ